آز کَرو أسۍ کَتھ پانٛژَن نَمبرَن یِم دَہ پؠٹھ دَہَن لَچھن تانۍ یوان چھِ کانٛہہ تہِ نمبر یِتھ پٲٹھۍ نَو ساس نو شیٚتھ تہٕ تٛرے شیٖتھ یوان چھِ اِتھٕے پٲٹھۍ دَہ ساس پانٛژھ ہتھ تہٕ شُوَنٛزاہ یِوان چھِ اِتھٕے پٲٹھۍ پَنٛژاہ ساس ٲٹھ شیٚتھ تہٕ دۄیہِ تٲجی یِوان چھِ اِتھٕے پٲٹھۍ نَو لَچھ پانٛژھ ساس ترٛےٚ ہتھ تہٕ وُہ تہِ یِوان اِتھٕے پٲٹھۍ ٲٹھ لَچھ سَتھ ساس ترٛےٚ ہتھ تہٕ وُہ